اَتھ مُطٲبِق مطلب لۅکٹہِ ٲسۍ پَران کہِ ژھانٛٹھ واینَس چھُ واریاہ زیادٕ فٲیدٕ اگر بہٕ وُچھٕ کہِ یہِ تٔمِس چھُ باسان کہِ اگر اِنسان ژھانٛٹھ واے کہِ اِنسان چھُ ہمیشہِ مطلب یہِ چھُنہٕ یُتھ کانٛہہ زاہٕنٛۍ کوٚرمُت مگر مطلب اِنسانَس چھُ تَران سمجھ کہِ سُہ خوشی ہِش چھُ یِوان ایٚکسایٹمٮ۪نٛٹ چھُ آسان کہِ نہَ بہٕ تہِ کَرٕہاو یہِ چیٖز وۅنۍ اگر أسۍ ژھانٛٹھ کَرٕنٕچ کَتھ کَرو تہِ ژھانٛٹھ واینہِ سۭتٮ۪ن چھُ اِنسانَس سُہ مٮ۪نٹَل ہیٚلتھ روزان سِٹیبُل یا اِنسان چھُ سُہ خۄش روزان سکوٗن چھُ میلان کیٛازِکہِ مطلب آبَس منٛز گِنٛدنہٕ سۭتی چھُ کۭژاہ خۄش گژھان تِکیٛازِ اَسہِ چھُ وُچھمُت بَچہِ چھُ اَکثر گِنٛدان آسان آبَس سۭتۍ یا بٔڈۍ تہِ چھُ آسان آبَس سۭتۍ گِنٛدان تِمَن چھُ کوٗتاہ خۄش گژھان وۄنۍ آبَس منٛز ژھانٛٹھ واینہٕ سۭتۍ تہِ چھُ اِنسانَس واریاہ زیادٕ سُہ خوشی میلان مےٚ مٮ۪نٹَل ہیٚلٕتھ روزان سِٹیبُل یا باقٕے باقٕے چیٖز اگر أسۍ وُچھو سُہ ہٮ۪لدی اِنوارَمٮ۪نٹہٕ چھُ یہِ اکھ مےٚ باسان تہٕ اگر اِنسانَس گَژھِ آسُن گَرَس بُتھ کَنٮ۪ن اَکھ بیٖچ یا کانٛہہ پانٛڈ لیک ویک کیٚنٛہہ گَژھِ آسُن ییٚتہِ اِنسَان مَطلب گَرَس نٔزدیٖک گژھِ آسُن یا ییٚتہِ جایہِ چھُ أسۍ روزان تِمَن جایَن اِنسان چھُ کُنہِ جایہِ گژھان ہِنٛدوستانَس منٛز باقِیَن جَایَن اِنسان گۄڈٕنِچ خواہِش چھِ آسان کہِ تَتھ جایہِ گژھو ییٚتہِ بیٖچچ ویٖچ آسہِ تِکیٛازِ سۄ آبہٕ سٕے سۭتۍ چھُ اِنسانَس الگ لگاو آسان تہٕ مےٚ چھُ باسان تہٕ اَگر البتہٕ یُس یہِ دوٚیِم سوال چھُ کہِ یہِ کِتھٕ کَنٮ۪ن چھُ شاہ نِنَس وِنَس منٛز کَران یہِ کنٛٹرول یہِ چھَنہٕ مےٚ پَتہٕ کہیٖنٛۍ اَلبتہٕ یوٗتاہ چھُ مےٚ پَتہٕ کہِ مطلب یُس سوٗمِنٛگ آسہِ کَران یہِ ژھانٛٹھ وانٹھ آسہِ وایان یُس اَتھ منٛز ایکٕسپٲرٹ آسہِ واریاہ زیادٕ تہٕ سُہ ہیٚکہِ کَنٛٹرول کٔرِتھ ایٚز کَمپیٛٲرڈ أسۍ یِمَو نہَ تَگان چھُ کِہیٖنٛۍ تہٕ مےٚ باسان تٔمِس آسہِ واریاہ زیادٕ مدتھ گژھان سُہ آسہِ ہیٚکان پَنٕنِس یَتھ پٮ۪ٹھ تھٲوِتھ